اشرف صٲب مےٚ ونیوُ تۄہہِ دہ بجے وٲتزیٚو ہرُن مگر مےٚ پے أرجنٹ کٲم اَوے موٗجوٗب ہیٚچِس بہٕ بونٹھٕے گٔژھتھ مگر وۄنۍ ہیٚکہٕ نہٕ بہِ واپس یِتھ اوٚتن کیٚنٛہہ تُہۍ کٔرِو کٲم اَکھ بہٕ چھَس وُنکیٚن بٔڑی مرٕگ تُہۍ اگرے مہربٲنی کٔرِو تُہۍ یِیو یوٗر بہِ ونہٕ ہو تۄہہِ یہِ کپٲر چھُو گۄڈٕ چھُ یِوان عالم گنج پتہٕ چھُ یوان سیٚمپور پتہٕ چھُ یوان ڈیرپور پتہٕ چھُ یوان سُرسُن پتہٕ چھُ یوان بٔڑۍ مرٕگ مےٚ پیٚو مجبوری منٛز یُن نَتہٕ ہیٚکہٕ ہا بہٕ تۄہہِ أتتھٕے پرٲرتھ اگر تُہۍ مےٚ مہربٲنی کٔرِتھ یِیو تُہۍ وۄنۍ ییٚتھۍ ایٚڈریٚسس پٮ۪ٹھ پتہٕ ہیٚکَو أسۍ ییٚتہِ پٮ۪ٹھ بیٚیہِ واپَس گٔژھتھ توہہِ لگوٕ یوٚتان لگ بگ لگوٕ تۄہہِ یِمے اَکھ زٕ گنٹہِ لگنَو تۄہہِ بہٕ ونہو تۄہہِ ایٚڈریس یا بہِ کرٕ ہو تۄہہِ ایٚڈریٚس فون پٮ۪ٹھ سینٛڈ مہربٲنی کٔرِتھ تُہۍ وٲتِو ییٚتھۍ ایٚڈریٚسس پٮ۪ٹھ مہربٲنی کٔرِتھ